سٲنِس ایجُکیشن سسٹمَس منٛز آو أزۍ کِس زمانس منٛز واریاہ سہوٗلِیت واریاہ آسان چھُ گژھان آز بچن چھُ آسان طریٖق آز چھِ شُرۍ آن لاین ہٮ۪کان پٔرِتھ برٛونٛہہ کالہٕ ٲسۍ سٲنِس زمانس منٛز تِمن دۄہن اوس نہٕ یہِ آن لاین سسٹم کینٛہہ أزۍ کِس زمانس منٛز چھِ أسۍ واریاہ سہوٗلیت گژھان آن لاین أسۍ ہٮ۪کو آن لاین پٔرِتھ سورُے کینٛہہ أسۍ ہٮ۪کو ویڑی ویڈیو ہٮ۪کہِ زِ کینٛہہ کلاس ہٮ۪کو دِتھ سُہ ہٮ۪کو أسۍ آن لاین تہِ دِتھ یوٗٹیوٗبس پٮ۪ٹھ بیٚیہِ ہٮ۪کو أسۍ یِم بُکس چھِ یِم تہِ ہٮ۪کو أسۍ آن لاین پٔرِتھ امہِ سۭتۍ چھ اسہِ واریاہ فٲیدٕ بیٚیہِ حظ گوٚو واریاہ احسان اسہِ واریاہ سہل گوٚو اسہِ یہِ یتھ پٮ۪ٹھ سٲنس ینہٕ پٮ۪ٹھٕ یِم آن لاین کلاسِز آے تنہٕ پٮ۪ٹھٕ گوٚو واریاہ سہوٗلیت گوٚو انسان اسۍ گوٚو أسۍ ہٮ۪کو نہٕ أسۍ ہٮ۪کو نہٕ برٛونٛٹھ برٛونٛٹھ کال ٲسۍ ہٮ۪کان أسۍ آن لاین ہٮ۪کان دِتھ کیٚنٛہہ تِمن دۄہن اوس نہٕ یہِ سسٹم تِمن دۄہن ٲس نہٕ ٹٮ۪کنالوجی یوٗت کینٛہہ أزۍ کِس زمانس منٛز چھِ أسۍ واراہ مدد کران یہِ آن لاین کلاس دیُن یِم اٮ۪ج سانہِ اٮ۪جکیشن سسٹمن چھِ گژھان سہل احسان چھِ گژھان واریاہ سہوٗلیت چھِ یِوان امہِ سۭتۍ اسہِ أسۍ چھِ ہٮ۪کان ہر کیٚنٛہہ سسٹم فونس پٮ۪ٹھٕے استعمال کٔرتھ برٛونٛٹھ برٛونٛٹھ کال ٲس نہٕ یہِ سسٹم کینٛہہ حظ أسۍ چھِ بیٚیہِ امہِ سۭتۍ چھُ واریاہ سُہُل واریاہ آسان گژھان اسہِ اٮ۪جکیشن سسٹمس پٮ۪ٹھ اسہِ چھِ واریاہ سہل یِوان اسہِ چھِ کینٛہہ آسہِ کرُن أسۍ ہٮ۪کو آن لایِن کٔرتھ سورُے برٛونٛٹھ زمانہٕ منٛز نہٕ ہٮ۪کان یہِ ہٮ۪کان کٔرتھ برٛونہہ زمانہٕ پٮ۪ٹھ ہسا چٹھ سوزٕنۍ بدل کینٛہہ کامہِ کرٕنۍ أزۍ کِس زمانس منٛز چھ سورُے ہٮ۪کو دِتھ یہِ ہٮ۪کو أسۍ آن لایِن کٔرتھ اسہِ چھِ واریاہ اٮ۪جکیشن سسٹمس پٮ۪ٹھ واریاہ سہوٗلیت یِوان ینہٕ پٮ۪تھ یِم یوٗٹیوٗب آو باقٕے باقٕے اٮ۪پلکیشن آیہِ امہِ سۭتۍ گوٚو واریاہ آسان اسہِ واریاہ سہل بیٚیہِ امہِ علاوٕ چھِ ہٮ۪کان أسۍ واریاہ کامہِ ییٚمہِ پٮ۪ٹھ کٔرتھ انٹرنیٹ پٮ۪ٹھ اسہِ پزِ نہٕ یتھ غلط یوٗز کرُن کینٛہہ اسہِ پزِ یہِ اگر أسۍ انٹرنیٹ دِیُٹ امہِ ہٮ۪کو أسۍ اصل اصل کامہِ کٔرتھ امہِ پٮ۪ٹھ غلط کامٮ۪ن کُن ہٮ۪کو نہٕ أسۍ لٔگِتھ حظ کینٛہہ بیٚیہِ چھُ واریاہ مدد دِیُت أمۍ اسہِ ینہٕ پٮ۪ٹھ یہِ ٹٮ۪کنالوجی آیہِ ہندوستانس منٛز تنہٕ پٮ۪تھ گٔے اسہِ واریاہ واریاہ احسان ہٮ۪کو أسۍ کٔرتھ واریاہ اصل